بالکُل حظ بہٕ ونہو تۄہہِ مےٚ ہسا اوس شوق واریاہ شوق بہٕ ہسا بنہٕ پایلاٹ مگر پرنٕکۍ باوجوٗد تہٕ گرکٮ۪و کنڈشنو حسابو ہیٚوکٕس نہٕ بہٕ برونٛٹھ پٔکِتھ کینٛہہ اسی لیے ہیٚوکُس نہٕ مےٚ پنُن ڈریٖم ہیوٚک نہٕ مےٚ کٔرِتھ مےٚ ہیوٚک نہٕ پننِس مےٚ ہیوٚک نہٕ پنُن گول ایٚچیٖو کٔرِتھ کینٛہہ اسی لیے ہیٚوکُس نہٕ بہٕ پایلاٹ بٔنِتھ کینٛہہ مےٚ اوس واریاہ دِلی خواہش کہِ بہٕ بنہٕ ہا پایلاٹ